مےٚ کَرے کیب اوٗبَر ایپ پٮ۪ٹھ بُک ییٚلہِ مےٚ تُہٕنٛز کیب بُک کٔر تَتھ منٛز اوسُس بہٕ واریاہ کَمفٲٹیبٕل تَتھ ٲس گاڑِ منٛز اے سی تہِ واریاہ مَزٕ آو مےٚ تَتھ منٛز بیٚہنَس بہٕ اوسُس واریاہ کَمفٲٹیبٕل تَتھ تُہٕنٛزِ کیبہِ منٛز میوٗزِک سِسٹَم تہِ اوس واریاہ اَصٕل ڈرٛایوَر تہِ اوس واریاہ اَصٕل سُہ اوس فرٛٮ۪نٛڈلی یۄس کِراے ٲس سۄ تہِ ٲس واریاہ کَم بیٚیہِ ٲس گٲڑۍ واریاہ نٔو تمَن اوسُس بہٕ کَمفٲٹیبٕل آرام سان ڈرٛیوَر تہِ اوس خۄش مِزازُک سُہ اوس رَلوُن اِنسان واریاہ زیادٕ وۄنۍ چھَس بہٕ ریٹِنٛگ کَران فایِو سٹار اَتھ اوٗبَر ایپہِ